سَداہ نومبر کُنوُہ شیٚتھ تہٕ اَکنَمتھس منٛز چھُ اوسمُت میون بٕڈۍ بَب حَجَس اَکھ اَکھ تہٕ سَتنَمتھس منٛز یہِ چھِ مےٚ پَنٕنۍ ڈیٹ آف بٔرٕتھ زٕ ساس زٕ ترٛےٚ اپریل اوس خطرناک اوٚبُر نَو میٚے زٕ ساس دہَس منٛز گوٚو شُپیَنَس منٛز اَکھ واریاہ بوٚڑ حٲدثہٕ زٕ ساس ژۄدہَس منٛز چھِ سارنی پَتہ سَتمبَرَس منٛز کھۄت خطرناک سٔہلاب زٕ ساس شُراہ روٗد لگ بگ ییٚتہِ سٹرٛایِکٕے سٲرسٕے جموں کشمیٖرَس